بہٕ یَژھ تِمن وَنُن کہِ تُہُۍ کٕرِو محنَت تہٕ بییہِ رٕٹہُن کانٛہہ گاے کار اُستاد یُس تہُنٛزِ سِنگِنٛگ مَنٛز کَرِ مَدد